شےٚ ہَتھ پانٛژتٲجی نَو شیٚتھ کُنہٲٹھ زٕ لَچھ اَروَنزَہ ساس ترٛےٚ ہَتھ دُسَتَتھ کُنتٲجی لَچھ شےٚ ہَتھ دُنَمَتھ اَکوَنزَہ لَچھ پانٛژھ ہَتھ تیتٕرہ شُوَنزَہ لَچھ سَتھ ہَتھ دُسَتَتھ